سِنِس منٛز کٕم کٕم اِنگرٛیٖڈیَنٛٹ چھِ یِم واریاہ اَن کامَن یعنے عام طور پٮ۪ٹھ چھِنہٕ بوٗزمٕتۍ آسَنو تۄہہِ کینٛہہ گۄڈنیٚتھٕے چھُ اَکھ یَتھ أسۍ وَنان چھِ زعفران کٲشِر پٲٹھۍ تہٕ تُہۍ ہیٚکِو مطلب انٛگریٖزِ پٲٹھۍ چھِ یِوان وَننہٕ سٮ۪فرَن کٔشیٖر منٛز چھِ وَنان تَتھ زعفران اَتھ چھِ وَنان رو کۄنٛگ کونٛگ کونٛگ چھِ اَتھ وَنان یہِ چھُ یِوان سِنِس منٛز تراونہٕ اَمہِ سۭتۍ چھُ یا پھِرنہِ منٛز یِوان تراونہٕ اَمہِ سۭتۍ چھُ اکھ یا کَہوَس منٛز یِوان تراونہٕ اَمہِ سۭتۍ چھُ اکھ ڈِفرَنٹ اکھ ٹیسٹ نیران دٔیِم چھُ یِمَن أسۍ کٲشِر مَرژٕوانٛگَن چھِ وَنان یِم تہِ چھِ یِوان ترٛاونہٕ یِم چھِ زیادٕ تَر یِوان کٔش کٔشیٖر مَنٛز چھِ اَکھ فیمَس مطلب ڈِش یَتھ وازوان چھِ وَنان تَتھ منٛز چھِ ہَر کانٛہہ مسالہٕ یِوان ترٛاونہٕ تَتھ منٛز چھُ یہِ پرٛان یِوان تراونہٕ تَتھ چھُ اَکھ چھُ آسان اَکھ چیٖز تَتھ چھِ وَنان پرٛان اَکھ اِنگرٛیٖڈیَنٛٹ چھُ یُتھ یَتھ پرٛان چھِ یِوان سُہ چھُ یِوان ترٛاونہٕ بیٚیہِ چھِ یِوان تراونہٕ کٲشِر مرژٕوانٛگن کۄنٛگ یِم چھِ تَتھ منٛز یِم یِم نہٕ زیادٕ تَر نارمَل ڈیزَن پٮ۪ٹھ چھِ اِستعمال یِوان کَرنہٕ کینٛہہ کوٚنٛگ چھُ واریاہ درٛوٚگ یِتھ کۄنٛگ چھُ مٲنۍ تَو تُہۍ یِتھ کٔنۍ سۄنَس چھُنہ باو اِتھَے کٔنۍ چھُ کۄنٛگَس تہِ باو تہٕ کۄنٛگ تہِ چھُ یِوان سوٗنچِتھ سَمجِتھٕے ترٛاونہٕ بیٚیہِ یُس باقٕے باقٕے تہِ چھِ واریاہ چھِ بیٚیہِ تہِ کینٛہہ یِم مطلب واریاہ اَنکامَن چھِ مگر فِلحال چھِ میٛٲنِس ذہنَس منٛز یِمَے یِوان